اَلسَلامُ علیکُم ٲں برٛونٛٹھ کالہِ اوس نہٕ أسۍ گۄڈٕ ییٚتہِ تھاوان کَشمیٖری سَبجیٚکٹہٕ کیٚنٛہہ مگر کیٚنٛہہ وقت گوٚو کہِ وۄنۍ چھِ اسہِ ییٚتہِ کَشمیٖری سَبجیٚکٹہٕ اَکھ کَمپَلسٔری سَبجیٚکٹہٕ یِوان ماننہٕ بیٚیہِ چھُ یہِ واریاہ زیادٕ ضروٗری کیٛاز کہِ یہِ چھِ اسہِ ماجہِ زَبان اسہِ پَزِ یہِ پَتاہ آسٕنۍ سٲنۍ بُزرٕگ چھِ یِمَن چھَنہٕ پاے کیٚنٛہہ تِم چھِنہٕ اُردو اِنٛگلِش ٲں زانان کیٚنٛہہ تہنٛدِ خٲطرٕ چھُ پَزِ کَم آز کَم اسہِ ہیٚچھُن بیٚیہِ چھِ یہِ اسہِ پَنٕنۍ مادری پَنٕنۍ ماجہِ وطن زبان اسہِ پَزِ یہِ ہیٚچھِنۍ أسۍ کیٛازِ ہاوو نہٕ یہِ پننِس ٲں ایٚجوکیشنَس منٛز یہِ چیٖز سونٛچ گورمِنٹَن یا ییِٚتکہِ گورمِنٹَن تٔمۍ کیٛاہ تِمو کیٛاہ کوٚر پتہٕ تِمو کوٚر یہِ کَشمیٖری سبجیٚکٹہٕ پَتہٕ ییٚتہِ کَمپَلسٔری تَنہٕ پٮ۪ٹھ چھُ وۄنۍ یِوان یہِ ہر أکِس سکوٗلَس منٛز پَرناونہٕ لۄکٕٹۍ بٔڑۍ سُہ یِم سکوٗل چھِ یِمَن منٛز چھُ یِوان وۄنۍ یہِ کَشمیٖری سَبجیٚکٹہٕ ضروٗری پَرناونہٕ اَتھ وُچھ ٲں اسہِ کہِ یوٗنیوورسِٹیٖزَن منٛز تہِ چھِ ماسٹٲرٕز پی ایٚچ ڈی گژھان بٔڑۍ بٔڑۍ جوٛاب لَگان چھِ اتھ چیٖزَس اتھ سبجیٚکٹس منٛز اس لیے پزِ اسہِ کشمیٖری سبجیٚکٹہٕ واریاہ برٛونٛٹھ پَکناوُن اسہِ پزِ پنٕنۍ کٲشِر زبان تہِ واریاہ زیادٕ برٛونٛٹھ پکناوٕنۍ سٲنِس ایٚجوکیشنَس منٛز چھِ یہِ واریاہ زیادٕ ضروٗری اسہِ پَزِ یہِ ہیٚچھِنۍ باقٕے تہِ پَزیٚن ہیٚچھناوٕنۍ